ہٮ۪لو تُہۍ چھُو حظ سِوِگی کَمپنی پٮ۪ٹھ تۄہہِ ٲسو سوٗزمُت پرٛوڈَکٹ اَسہِ حظ یُس اَسہِ آرڈر اوس کوٚرمُت چوٗنٛکہِ اَسہِ ٲسۍ واریاہ بۄچھِ لٔجمٕژ تَتہِ تِژھ پھِر تہٕ لیکن یُس تۄہہِ پرٛوڈَکٹ اَسہِ سوزوٗ یعنی غذا سوٗزُتھ سُہ اوس گوٚمُت خراب وَتے حظ چوٗنٛکہ تَتھ منٛز اوسو تۄہے پیکِنٛگ ٲس نہٕ تَتھ صحیح گٔمٕژ کِہیٖنۍ تہِ نہٕ یہِ تۄہہِ اوسو واریاہ خراب پیکِنٛگ حظ تَتھ کٔرمٕژ یتھ پھِرِ اَسہِ نِش تُہُنٛد یہِ ڈِیلؤری باے ووت کہِ یِژھ پھِرِ اَسہِ یہِ کھوٗل پَتہٕ یہِ پَنٕنۍ غذا یُس اَسہِ آلرڈی یہِ اوس کوٚرمُت آرڈر حظ سُہ درٛاو واریاہ زیادٕ خراب تَتھ اوس مُشک یِوان حظ تَتھ اوس وجہ یی گوٚمُت کہ تۄہہِ اوسو نہٕ اَتھ پیکِنٛگ صحیح پٲٹھۍ کٔرمٕژ کِہیٖنۍ تہِ نہٕ چونٛکہ أسۍ ٲسۍ واریاہ بۄچھِ لٔجمٕژ ییٚمہِ سۭتۍ اَسہِ واریاہ زیادٕ تمہِ پَتہٕ پرٛابلِم گٔیے چوٗنٛکہ اَسہِ کَرے غُذٲیی اَمے موٗجوٗب آرڈر کہِ اَسہِ مِٹے یہِ پَنٕنۍ بھوٗک حظ لیکن یِتھ پٲٹھۍ تۄہہِ یہِ غذا واریاہ خراب سوٗزوٗ یَتھ نہٕ تۄہہِ پیکِنٛگ سیوٚد ٲسٕو کٔرمٕژ کِہیٖنۍ تہِ نہٕ اَسہِ گٔیے زیادٕ لٔج اَسہِ بۄچھِ حظ پَتہٕ پیٚیہِ اَسہِ مُشکلاتَن ہُنٛد واریاہ سامنہٕ کَرُن اور أسۍ چھِ یَژھان کہِ دُبارٕ تہِ یِژھ پھِر أسۍ پرٛوڈَکٹ کانٛہہ تہِ چیٖز أسۍ تُہِنٛدِ أمۍ کَمپنی تھرٛوٗ آرڈر کَرو یہِ گژھِ نہٕ یہِ دُبار یہِ غلطی گژھٕنۍ کِہیٖنۍ تُہنٛدِ طرفہٕ یَتھ منٛز اَسہِ یہِ سُہ غذا واتہِ کہِ اَسہِ سُہ آسہِ خراب چوٗنٛکہ أسۍ چھِ کار کارٕبار وٲلۍ حظ کہِ اَسہِ چھِ تِژھ پھِ اَسہِ چھِ پٮ۪وان أسۍ چھِ ہٮ۪کان پانہٕ رٔنِتھ کٔرِتھ کِہیٖنۍ تہِ نہٕ پَتہٕ چھِ أسۍ پرٛیفَر کَران تُہی کہِ تُہی کٔریوٗ پرٛوڈَکٹ اَسہِ ڈیلوَر یعنی أسۍ چھِ کران آرڈر تُہنٛدی امہِ کَمپنی تھرٛوٗ حظ لیکن تُہۍ ہیٚکو نہٕ اَسہِ سُہ صحیح پرٛوڈَکٹ ٹایمَس پٮ۪ٹھ اور بیٚیہِ اوس سُہ پرٛوڈَکٹ ٹوٹَل خراب حظ تَتھ اوس واریاہ سُہ بَدبوٗ یِوان یعنی تَتھ ٲس برٛیکیج گٔمٕژ پیکِنٛگ حظ اور أسۍ چھِ یَژھان کہ یا کٔرِو اَسہِ تُہۍ رِفنٛڈ پَنٕنۍ پۄنٛسہٕ واپَس یا تہِ کٔرِو یا کٔرِو اَسہِ تُہۍ رِپلیس لیکن اَگر تُہۍ رِپلیس کٔرِو اَسہِ گٔژھ نہٕ بیٚیہِ دُبار گژھٕنۍ یِژھ پرٛابلِم کِہینۍ یُس اَسہِ ؤنکٮ۪نَس پرٛابلِم تُہںٛد سبُہ سپدے اور أسۍ چھِ یَژھان کہ یِژھ پھِر تُہۍ تہِ اَسہِ کانٛہہ تہِ پرٛوڈَکٹ سوزان ٲسِو تَتھ ٲسۍ زیو پیکِنٛگ تِتھ کٔنۍ کَران یُس نہٕ وَتہِ دوران پھٔٹہِ کِہیٖنۍ تہِ نہٕ چوٗنٛکہ أسۍ چھِ تھوڑا تَتھ ایریَاہس منٛز بَسان یُس تھوڑا بہت فار فٕلنٛگ ایریا چھِ اور فار فٕلںٛگ ایریاہَس منٛز چھِ ڈیلؤری بایَس تہِ پٮ۪وان یہِ تھوڑا بہت سفر زیوٗٹھ حظ کَڑُن اور اَتھ دوران ہیٚکہِ کانٛہہ تہِ پرٛابلِم سپدِتھ لیکن یُس تُہۍ پیکِنٛگ عام پیکِنٛگ کَران چھُو تمہِ سۭتۍ چھِ یہِ غذا خراب سپدان اور اَسہِ نِش چھِنہٕ یہِ ٹھیٖک پٲٹھۍ واتان کِہٖینۍ تہِ نہٕ اور أسۍ چھِ یَژھان کہ دُبار یِتھ پٲٹھۍ تہِ أسۍ پرٛوڈکٹ یعنی غذا پںُن تۄہہِ آرڈَر کَرو اَسہِ نِش گژھِ یہِ غذا واتُن ٹھیٖک پٲٹھۍ تِکیازِ أسۍ چھِ تیلی کَران آرڈَر یژھِ پھِرِ اَسہِ بۄچھِ لگان چھِ لیکِن یِژھ پھِر تُہۍ تہِ یہِ پرٛوٚڈَکٹ اَسہِ سوزان چھُو پتہٕ چھِ یہِ خراب آسان اَسہِ چھِ واریاہ یہِ مُشکلاتَن ہُنٛد سامنہٕ پٮ۪وان کَرُن اور بیٚیہِ اَکہِ پھِرِ چھِ أسۍ تۄہہِ وَنان کہِ وَ اگر نہٕ تُہۍ یژھِو اَسہِ یہِ پرٛوڈَکٹ یا غذا سوٗزِتھ أصٕل پٲٹھۍ ہیٚکِو نہٕ سوٗزِتھ کِہیٖنۍ تہِ نہٕ تیٚلہِ کٔرۍ زیو اَسہِ پَنٕنۍ پۄنٛسہٕ رِفنٛڈ